کُنہِ چیٖزَس ایٚڈوَٹایز کرنہٕ خٲطرٕ چھِ آز واریاہ زیادٕ وَتہٕ آسان یِتھ پٲٹھۍ زَنہٕ فیس بُک چھِ اِنٛنَسٹاگرام چھُ کانٛہہ تہِ سوشَل میڈیا ہیٚکَو أسۍ چُنِتھ تہٕ پَنُن چیٖز باقِیَن تام واتٕنٲیِتھ ایٚڈ کٔرِتھ تہٕ اگر أسۍ وُچھَو یِتھ پٔنۍ مُنسِپُل کمنٹی چھِ تِم چھِ اَتھ منٛز واریاہ بوٚڈ اہم رول کران ادا تِکیٛازِ تِہٕنٛدِ تھرو چھِ أسۍ پانَس منٛز یا کُنہِ تہِ جایہِ ہٮ۪کان ایٚڈ کٔرِتھ کُنہِ چیٖزُک أسۍ چھِ تِمَن پَنٛنہِ چیٖزٕج جانکٲری دِوان تِم چھِ تمیُک ایٚڈوَٹایِز کھاران تہٕ لُکَن تام واتٕناوان یِتھ کٔنۍ چھِ أسۍ واریاہَو طٔریٖقَو ہٮ۪کان پَنٛنہِ چیٖزُک ایٚڈوَٹایِز کٔرِتھ